مےٚ چھِ بایِک چَلٲمٕژ کیٛاہ وَنان اَسہِ کَرے اَکہِ دۄہ مطلب دوستو سے أسۍ کَرو ریس تہٕ اَسہِ کٔر مطلب بیکہِ پٮ۪ٹھ ریس تہٕ مےٚ زیُن تَتھ منٛز تہٕ پَتہٕ دِتُکھ تَتھ منٛز اوس انعام تہِ سُہ انعام دِتُکھ مےٚ تہٕ پَتہٕ کوٚرُکھ تَتھ سُہ اینام سیلِبریٹ مطلب پاٹی تھٲوُکھ تَتھ تہٕ سُہ پاٹی کَران سیلِبریٹ تہٕ مےٚ چھِ سُہ دۄہ وَیہِ یادگار مطلب تمہِ سیلِبریٹ منٛز یُس مےٚ بیٚیہِ تَتھ سُہ گِفٹہٕ دِتُکھ سُہ چھُ مےٚ یادگار